یہِ دوٚیِم پرٛوٚڈَکٹ کوٚر مےٚ آرڈَر یہِ اوس اَکھ یہِ چھُ اَکھ بوٗٹھ تہٕ مگر اَمہِ سۭتۍ گٔیَس نہٕ بہٕ خاص خوش کِہیٖنۍ بہٕ گٔیَس مایوٗسٕے اَمہِ سۭتۍ تِکیٛازِ اَتھ منٛز چھِ واریاہ خٲمی باسے مےٚ گۄڈٕنِچی کَتھ اَتھ ٲس پیکِنٛگ اورٕ یور تَمہِ وَجہ سۭتۍ اوس اَتھ یہِ نیٚبٕر کِنۍ یہِ اوس تھوڑا خراب گوٚمُت دوٚیِم یُس یِمو ہومُت اوسُکھ یہِ کَمیُک کَمہِ میٚٹیٖریَلُک چھُ بَنیومُت سُہ اوس نہٕ تیُتھ کِہیٖنۍ یہِ اوس واریاہ کِم کَم تَر میٚٹیٖریَلُک اوس یہِ بَنیومُت تہٕ تَمہِ سۭتۍ چھِ اَتھ یہِ چھِ یہِ اَتھ چھِ رنٛگ تہِ تھوڑا یہِ چھِ اَتھَن گژھان لٲرِتھ اَمیُک یہِ رنٛگ تہٕ اَتھ چھُ پٮ۪ٹھ یہِ کِرٛہُن رَنٛگ یہِ چھُ گَژھان اَتھَن لٲرِتھ بیٚیہِ اَتھ چھِنہٕ خاص یُس اَمیُک یہِ اَتھ یہِ خاص چھُنہٕ یہِ اَصٕل کِہیٖنۍ اَتھ نیرِ نہٕ زیادٕ ٹایِم لٲگِتھ کِہیٖنۍ اَتھ چھِ أنٛدرۍ پار تہِ تھوڑا یہِ چھُ گَلیومُت اَتھ اورَے یُس اَتھ تَلہٕ چھِ پار یہِ تہِ چھِ واریاہ زٲویُل مطلب بیٚیہِ چھِ یہِ واریاہ میٛانہِ حِساب یہِ چھِ سُہ کَم یہِ گَژھِ یہِ ژھیٚنہِ پَکنہٕ سۭتۍ تہٕ اَمہِ وَجہ کِنۍ باسیو نہٕ مےٚ یہِ خاص اَصٕل پرٛوٚڈَکٹ کِہیٖنۍ تہٕ اَگر باقٕے ہٮ۪نہٕ والٮ۪ن چھَس بہٕ یہِ گُزٲرِش کران کہِ تِم وٕچھِنۍ گۄڈٕ وارٕ کُس چیٖز کیٛاہ آسہِ تہٕ مےٚ باسیو نہٕ یہِ پرٛوٚڈَکٹ ٹھیٖک کِہیٖنۍ